السَلامُ علیکُم جِناب اَسہِ جِناب ٲسۍ یِم کَٹھ جوراہ ضوٚرَتھ تۄہہِ چھُو تُہۍ جِناب ماز کٕنان بازرٕ آ سُہ چاہے کَٹہٕ ماز ٲسۍتَن بَڑٕ ماز ٲسۍتَن تۄہہِ نِش کیٛاہ بَنہِ ریٹا کیٛاہ چھِ ژھاوٕلٮ۪ن تہٕ ہُتھ کیٛاہ ریٹا چھِ مگر ہول سیل ریٹ یہِ چھا زِندٕ یہِ چھا زِندٕ کِنہٕ مٲرِتھ ٹھیٖک حظ ضوٚرَتھ حظ چھِ پانٛژھ ٲٹھ کَٹھ تہٕ تَمے حِساب ییٚمہِ حِساب ریٹ تُہۍ اگر نرمٕے کٔرِو تہٕ تیٚلہِ تُلُو اَکھ زٕ علاوَے چلو ٹھیٖک چھُ جِناب اَدٕ حظ السلامُ